مےٚ آیے سیم سانٛگُک ٹی وی تہٕ سُہ باسیٛاو مےٚ واریاہ خراب تہٕ یَتھ پِکچَر کالٹی ٲسۍ واریاہ لوٚو یَتھ نہٕ صاف اوس نہٕ یِوانٕے کُنہِ ساتہٕ آواز پانَے کھَسان کُنہِ ساتہٕ پانَے وَسان کہِ تَتھ ٲسۍ واریاہ پرٛابلِم تہٕ مےٚ چھُ باسان سُہ ٹی وی اوس سارِوٕے کھۄتہٕ خراب تہٕ ییٚمہِ کِنۍ تتھ پرٛتھ کُنہِ پارٹٕس ٲسۍ پٮ۪وان پَتہٕ نٔے ترٛاوٕنۍ کیٚنٛہہ ٹایِم اوس گژھان تہٕ تَتھ اوس اَکھ اَکھ پارٹ گژھان خراب ییٚمہِ کِنۍ مےٚ باسیٛاو سُہ یہِ چھُ سُہ واریاہ رٔدی پرٛوڈَکٹہٕ سُہ اوس اَکہِ دۄہ چَلان تہٕ أکِس دۄہَس اوس آسان گَرِ چَلان تہٕ دَہَن دۄہَن اوس آسان سُہ میٚکنِکَس نِش ٹھیٖک کَرناوُن ییٚمہِ کِنۍ مےٚ باسٮ۪و سُہ چھُ واریاہ رٔدی پرٛوڈَکٹٕس سِم سانٛگُگ ٹی وی اوٚن اَسہِ اَسہِ آنے ؤرلڈٕ کَپ موٗجوٗب تہٕ باسان چھُ وۅنۍ ہیٚکو نہٕ ؤرلڈٕ کَپ وُچھِتھ تہٕ کیٚنٛہہ مےٚ اوس واریاہ شوق بہٕ وُچھٕ ہا میچ تَمہِ ٹی وی سۭتۍ مگر باسان چھُ وۅنۍ ہیٚکو نہٕ بہٕ سُہ میچا پیچا وُچھِتھ کیٚنٛہہ سُہ ٹی وی چھُ وۅنۍ آسان اَکہِ دۄہ گَرِ تہٕ دَہَن دۄہَن چھِ آسان میٚکنِکَس نِش ٹھیٖک اننہِ یٔمۍ تَنہٕ سُہ پٮ۪و تیٛوٗتاہ زیادٕ لوٚگ تَتھ یورٕکُے پۅنٛسہٕ وۅنۍ زیادَے وۅنۍ چھِ مےٚ باسان سُہ چھِ سارِوٕے کھۄتہٕ رٔدی سیمسنٛگ کانٛہہ تہِ ٹی وی چھِ تِم چھِ رٔدی ٹی وی تہٕ تِم مہٕ أنِو کیٚنٛہہ تَمہِ کھۄتہٕ چھِ ویٖڈیوکان تِم اَصٕل ٹی وی چھِ ایل جی چھِ بیٚیہِ چھ کیٚنٛہہ ٹی وی تِم چھِ واریاہ بہتریٖن سیٚنٹرٛان چھُ ٹھیٖک گوٚو